اَسلام علیکُم ورحمتُہ اللہ اَہَن حظ ٹھیٖک چھُو حظ ٹھیٖک اَسہِ حظ اوس یہِ کیٛاہ چھِ وَنان اَتھ یِم اِن ڈور پُلانٛٹ ہا یِمَن مُتعلِق اوس اَسہِ زانُن کہِ مطلب کُس کُس چھُ جان گژھان کیٛاہ مطلب یِہٕنٛدِ خٲطرٕ کیٛاہ چھُ اَسہِ کَرُن

مطلب نٔیی چھِ اَنٕنۍ خاص کانٛہہ کانٛہہ چھُو تھوڑا بہت مگر مطلب نٔیی چھُ اَسہِ چھُ نوٚو کَرُن مطلب تَمہِ خٲطرٕ تہِ چھِ أڑۍ تھاوٕنۍ اِن ڈور پُلانٛٹ تہِ چھِ آوُٹ ڈورُک مطلب تِم کٕم لگن اَسہِ اِن ڈورَس منٛز تہٕ اَوُٹ ڈورَس منٛز کٕم گژھن اَسہِ ٹھیٖک یِم زَن ایوَر گریٖن روزن ہمیشہِ

ٹھیٖک ٹھیٖک ٹھیٖک ٹھیٖک حظ ٹھیٖک چھُ کیٚنٛہہ ٹھیٖک ٹھیٖک زیادٕ نہٕ ٹھیٖک

آ اَوا ٹھیٖک ٹھیٖک

ایوَر گرٛیٖن روزان مطلب ہمیشہٕ ٹھیٖک ٹھیٖک

ٹھیٖک اَتھ کیٛاہ قۭمتھا وٍمتھا گژھان مطلب یہِ کۭتِس چھُ گژھان مطلب اگر

ٹھیٖک ٹھیٖک ٹھیٖک ٹھیٖک ٹھیٖک ٹھیٖک حظ چھُ ٹھیٖک اَوا آوُٹ ڈورَس منٛز کانٛہہ مطلب اَصٕل پہم یُس زَن آوُٹ ڈورَس منٛز ٹھیٖک ٹھیٖک ٹھیٖک حظ اَہَن حظ ٹھیٖک آ اَسہِ اوس اِمنٕےمتعلِق تھوڑا زانُن مطلب تۄہہِ چھَو آسان پَتہٕ یِمَن وراٹیٖزن کیٛاہ مطلب کُس کیٛاہ کَتٮ۪ن لگہِ چھُنا أسۍ چھِ ہٮ۪کان یِتھٕ پٲٹھۍ مطلب أسۍ گژھو اَچانَک تہٕ مطلب اَنو یِتھۍ پَتہٕ چھَنہٕ تیٖژاہ آسان کِہیٖنۍ وۅنۍ تُہۍ چھِو أتھۍ کارَس منٛزٕے تہٕ اَہَن حظ آ ٹھیٖک چھُ ٹھیٖک حظ چھُ ٹھیٖک چھُ اَہَن حظ آ ٹھیٖک حظ چھُ بہتر گژھِ آ ٹھیٖک حظ چھُ أسۍ کَرہو تیٚلہِ تَمہِ ساتہٕ تۄہہِ کال ٹھیٖک چھا

ٹھیٖک حظ چھُ ٹھیٖک اَچھا تُلِو اَسلام علیکُم